السلامُ علیکُم مےٚ چھُ ناو اُلفَت مےٚ چھِ سانٛگٕس بوزٕنۍ پسنٛد واریاہ مگر مےٚ چھِ یِم پرٲنۍ سانٛگٕس بوزٕنۍ پسنٛد نَیَن منٛز چھِنہٕ مےٚ زیادٕ اِنٛٹَرسٹ کِہیٖنۍ تِنہٕ یوٚتَس تامَتھ سِنٛگَر پسنٛد آسٕنکۍ سوال چھِ مےٚ چھِ القا یاگی زیادٕ پسنٛد کیٛازِ کہِ تٔمۍ سٕنٛز آواز چھِ واریاہ میٖٹھ تہٕ مٔدٕر مےٚ چھِ سانٛگٕس خۄش گژھان امہِ علاوٕ چھِ مےٚ گژھان کَشمیٖری لَنٛگویج منٛز پرٮ۪تھ کانٛہہ بٲتھ بوزُن پسنٛد تِکیٛازِ کہِ کَشمیٖری لَنٛگویج منٛز چاہے کُس تہِ سانٛگ ییہِ گیونہٕ چھِ سٮ۪ٹھاہٕے دِلچَسپ باسان تہِ سٮ۪ٹھاہٕے خۄش گژھان بوزُن یِم سانٛگٕس بوزٕنَس سۭتۍ چھِ مےٚ ٹایِم پاس تہِ گژھان کامہِ سۭتۍ سۭتۍ چھِ اِنسان یِم سانٛگٕس تہِ ہٮ۪کان بوٗزِتھ امہِ بوزٕنہٕ خٲطرٕ چھِنہٕ اِنسانَس الگ ٹایِم کَڑنٕچ ضُروٗرَت کِہیٖنۍ تِکیٛازِ کہِ کٲم کران کران تہِ چھِ ہٮ۪کان اِنسان موٗزِک بوٗزِتھ چاہے سُو کانٛہہ تہِ میوٗزِک ٲسِن کامہِ دوران چھِ ہٮ۪کان اِنسان آرام سان موٗزِک بوٗزِتھ کٲشِرِس منٛز چھِ مےٚ فیورِٹ سِنٛگَر شازِیا بٔشیٖر تِکیٛازِ کہِ تٔمِۍ سٔنٛز آواز چھِ واریاہ اصٕل